اَسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک أسۍ حظ چھِ کۄلگامی پٮ۪ٹھٕ اَسہِ حظ کَریٛاو فون اَفرل لونٛڈری سٔروِس توٗرۍ گوٚو حظ اَدٕ حظ اَسہِ حظ ٲسۍ یہِ میٹِنٛگ ویٹِنٛگ چھلٕنۍ اَسہِ بَنیٚو تُہُنٛد ایڈرَس وۅنۍ کوٚروٕ تۄہہِ اَوے موٗجوٗب اَسہِ فون تۅہہِ اَسہِ حظ چھِ ژور کَمرٕ

تِہٕنٛز بِچھایہِ قٲلیٖن ووٚرِ بیٚیہِ یہِ بِسترچہِ ووٚرِ آسہِ چھلنہِ اَہَن حظ اَہَن حظ اَہَن حظ اچھا ٹھیٖک ٹھیٖک بیٚیہِ چھِ یِم ڈور میٹ ووٚر میٹ یِمَن ہیٚتھ

ٹوٹل کوٗتاہ چھُ یِوان وۅنۍ پانژھ ساس یہِ حظ گوٚو زیادَے پَہمتھ اَسہِ حظ چھُ بایِس خانٛدر اَوٕ موٗجوٗب اسہِ چھِ باقٕے خرچات تہِ مطلب کَم گژھیٚس نا

نہ حظ ژور ساس اَدٕ حظ ییٚلہِ نہ حظ نہ وۅنۍ کَتہِ تھاو بہٕ آٹو واٹوٗ وۅنۍ زَن کٔرِو اورے تہۍ آٹوٗ واتناوِو تُہۍ

اَدٕ حظ اَدٕ حظ تُلِو تیٚلہِ اَتہِ کوٗتاہ ٹایم لَگہِ تَتھ مطلب کر اَنو أسۍ تورٕ اچھا ٹھیٖک اَدٕ حظ تُلِو تیٚلہِ تُلِو بِہِو خدایَس